أسۍ گٔے چَکرَس پہلگام پَنن فیملی ہیٚتھ پَتہٕ تُل اَسہِ تتہِ فوٹو تتہِ کیمرا سۭتۍ تُل اَسہِ فوٹو تتہِ تتہِ ٲسۍ أسۍ لاگان پتہٕ یم تِلہٕ پھیٚرَن ٲسۍ أسۍ لاگان بیٚیہِ ٲسۍ أسۍ تتہِ گڈٕمان لاگان پَتہٕ ٲسۍ تھاوان تالہِ پیٚٹھ نوٚٹ تُلان ٲسۍ پَتہٕ أسۍ فوٹو تہٕ سُہ کٲشُر کَلچَر اوس باسان اوَ أسۍ ہہَ چھِ کٲشر ونۍ چھُ سُہ فوٹو مےٚ بیٚیہِ گَرِ موجود پَتہٕ اوٚن مےٚ سُہ فوٹو ووت مےٚ دۄیہِ دُہۍ گَرٕ پَتہٕ تھوٚو مےٚ سُہ فوٹو موجود ونۍ چھَس بہٕ کُنہ دۄہ تتھ فوٹوَس کُن وٕچھان مےٚ چھُ پَنُن سُہ سیٖن یاد پیٚوان